سٲنۍ زٔمین تہِ چھِ اَکھ پٕلینیٚٹ اَکھ یہِ چھِ تریِم پٕلینیٚٹ سٲنِس سولَر سِسٹَمُک یہِ چھِ اَکھ ہتھ پَنژَہ ملِیَن کِلو مِیٹَر دور کَتہِ پٮ۪ٹھ سَنَس سَنَس پٮ۪ٹھ یِتھ سانہِ زٔمینہِ پٮ۪ٹھ چھِ آسان یُس أرتھ چھِ یُس پٕلینیٚٹ چھِ ییٚتہِ چھِ آسان اَکھ دۄہ ژۄوُہن گٲنٹَن بَرابَر یُس یِم ژۄوُہ گٲنٛٹہٕ چھِ گَژھان گٔے فارم یِیٚلہِ یہِ سٲنۍ زٔمین ڈیٹ اِز أرتھ چھِ أنی اون ایٚکسیز پٮ۪ٹھ روٹیٹ کَران یتھ سانہِ زٔمینہِ پٮ۪ٹھ چھِ آسان اَرسَتتَھ پٔرسَنٹ نَیٹروجَن اَکوُہ پٔرسَنٹ اکسیجَن تہٕ اَکھ پٔرسَنٹ چھِ آسان بٲقٕے اِنگریڈِیَنٹٕس بٲقٕے گِیسِز تہٕ وارِیاہ پٕلینیٚٹز چھِ بَٹ یُس سٲنۍ یُس زٔمین چھِ یہِ چھِ برتھیبٕل ییٚتہِ چھِ زِندگی پاسِبٕل ییٚتہِ چھِ لایَف پاسِبٕل یُس سٲنۍ زٔمین چھِ یتھ چھِ اَکھ مون تہِ اَکھ یِتھ وَنان چھِ سیٚٹَلَایِٹ اَکھ مون تہِ وَنان چھِس سیٚٹلایِٹ تہٕ یُس یہِ مون چھِ یہِ چھِ کَران سانہِ زٔمین أنٛدۍ أنٛدۍ رِوالو